اَکہِ دۄہ حظ اوس مےٚ بٔرٕتھ ڈے واریاہ مَزٕ آسہٕ سُہ ٲسۍ سأری ٲسۍ سٔمٕتۍ ٲسۍ یار دوس أکۍ سٕے جایہِ تِمو کوٚر مےٚ ساروٕے ہیپی بٔرتھ ڈے بیٚیہِ دۄہ سا کٔر اَسہِ کٲم أسۍ لٔگۍ یار نوکری تِم ؤتِس پارٹی أسۍ حظ گٔے ایٚکٕسکرشن اہرب واریاہ مَزٕ آو أسۍ تَتہِ أسۍ کٔر واریاہ اصل پارٹی تَتہِ بیٚیہِ دۄہ ٲس مےٚ بِن خاندر واریاہ دوس بُلے مےٚ تِم تہِ آو یور واریاہ مَزٕ أنٛدِس میانہِ زندگی خٲطرٕ خاص طور بیٚیہِ ہَسا ٲسۍ مےٚ جف گل فرٛنٛڈ ٲسۍ مےٚ پار جا بٔرتھ ڈے تٔمۍ ہسا بُلاے أسۍ تور تمہِ دۄہ پارٹی بہٕ ہسا گوس تٔمۍ نِش اَسہِ کھیو چیو تۄہہِ اصل پٲٹھۍ بیٚیہِ ہسا اوس نہٕ بیٚیِس یارس بٲیِس خانٛدر تٔمۍ دوس بلومُت ڈیٹس پؠٹھ تور ہسا گوس بہٕ باضٲبطہٕ پؠٹھ واریاہ مزٕ آو تۄہہِ